سٲنِس گامَس منٛز یِم ٹرٛیڈِشنل گیمٕز یا سٲنِس ایریاہَس منٛز یِم گِندنہٕ چھِ یِوان یا أسۍ کِتھ پٲٹھۍ چھِ یہِ گِندان تٔمۍ گۄڈٕنِچہِ اَگر أسۍ وٕچھو أسۍ أسۍ أسۍ چھِ سَزس ییٚتہِ گِندان یعنے یَتھ منٛزن کیٚنہہ سِکیر آیہِ سِکیر یَتھ زٔمیٖنَس پٮ۪ٹھ چھُ یِوان سِکیر شیپٔڈ کیٚنہہ بَناونہٕ تَتھ منٛز چھُ یِوان پَتہٕ کیٚنہہ کھانہٕ پَتہٕ دِنہٕ اور تَتھ چھُ اکھ أسۍ وَنو یعنے أرتھن تھوڑا یہِ پیٖس اکھ اتھٔن پوٹ کانہہ تُکڑٕ اَنو أسۍ اور پَتہٕ چھِ أسۍ تَتھ پَتہٕ پَنٕنٮ۪و کھۄرو سۭتۍ أکِس سِٹیپس منٛز أکِس کھانس منٛزواتناوان بیٚیہِ کِس کھانس منٛز اور تٔمۍ کھانن یِمن منٛز لٔکیٖر آسان اَگر سُہ تَتھ منٛز پیٚیہِ تٚیلہِ چھُ اکھ شخٕص گژھان یعنے اَوُٹ یعنے یِتھ پٲٹھۍ کِرکَٹس منٛز چھِ اَوُٹ تَتھٕے پٲٹھۍ گژھان اَوُٹ تِتھٕے پٹھۍ چھُ بیٛاکھ أسۍ تُلے لون گِنٛدان تُلے لنگُن تُلان چھِ أسۍ یعنے کہِ زٕ کورِ یا زٕ لڑکہٕ چھِ اکھ أسۍ بیک سایڈٕ کَمرٕ جُراوان اور پَتہٕ چھِ یِم پَنٕںۍ یِم شولڈٲرٕس تہِ جُڑاوان اور پَنٕنۍ یِم پَنٕنۍ نَرِ اکھ أکِس منٛز تراوان اور ہُہ چھُ گۄڈٕنیٚتھ تُلان پَتہٕ پَنٕنٮ۪ن شولڈرن پٮ۪ٹھ پَتہٕ چھُ بیٛاکھ شولڈر پَتہٕ چھُ تراوان ہُہ واپَس پَتہٕ تراوان یہِ واپس اور یِتھٕے پٲٹھۍ چھُ کھو کھو تہِ چھُ آز یِوان ییٚتہِ گِنٛدنہٕ یُس یہِ کھو کھو تہِ چھُ گِندان یَتھ منٛز ساروی چھُ پَتہ کۭتیاہ پٔلریر چھِ آسان تہٕ اکھ بال اور بیٚیہِ چھِ أسۍ گِندان ماٹھس ییٚتہِ یعنے کہِ زَن کانہہ پٔلییرٕس چھِ ییٚتہِ چھِ آسان کیٚنٛہہ تہٕ تٔمۍ چھِ اکھ پویِنٹ اکھ تھاوان کہِ پَتہٕ چھُ یعنے زٕ ٹیٖم بَناوان اور دۄن ٹیٖمَن منٛز چھُ اکھ چیٖز اکھ پول چھُ اکھ یِوان رَٹنہٕ اکھ پویِنٹ اکھ تِمہِ پَتہٕ چھُ اگر ٹچ کوٚرُکھ تَتھ تِمو زیٖنۍ یہِ گیم تَتھ ٹچ کرنہٕ خٲطرٕ چھُ آسان بدل یِم مطلب زٕ ٹیٖم چھِ یِم بَناوان اَتھ چھُ یہِ کیٚنٛہہ ہُمہِ سایڈٕ پانژھِ ییٚمہِ سایڈٕ پانٛژھ یا ہُمہِ دہ ییٚمہِ سایڈٕ دہ تہٕ اَتھ ماٹھس چھِ یِم پَتہٕ چھُ ٹاس اکھ گژھان اور یُس گۄڈٕنیُک ٹاس دِنہ سُہ چھُ ژَلان یعنے کہِ زَن تہٕ ہُم چھِ رٲش کران تِمو منٛز چھُ یِمَن پَتہٕ چھُٹان اور زیننہٕ خٲطرٕ یہِ گیم زیننہٕ چھُ یِمَن یُس یہِ پویِنٹ اکھ چھُ پول یِوان کھڑا کرنہٕ اَتھ چھُ آسان یِمن ٹچ کَرُن اور اَگر نہٕ یِمو یِمو منٛز کانہہ تہِ ٹچ کرِ یا یِمَن منٛز زین گیم یُس نہٕ وۄنۍ ٹچ کرِ کیٚنہہ اَگر أمۍ ساری مطلب أمۍ چھِ اَوٹُک چھُ یَتھ یہِ آسان کہِ یِمَن چھُ یِمَن ٹَچ یِمَن نفرن یِم ژاس چھِ أمۍ چھِ رَٹٕنۍ یِمن اور یِم گژھن اَوُٹ تہٕ باقٕے کَبڈی تہِ چھِ یِوان ییٚتہِ گِندنہٕ کِرکٹ تہِ چھُ یِوان ییٚتہِ گِندنہٕ فُٹ بال تہِ چھُ یِوان ییٚتہِ گِندنہٕ تہٕ بیٚیہِ چھِ أسۍ گِندان یعنے ہارٕ یعنے کہِ کَنہِ پھٔلۍ چھِ یِوان اَننہٕ زٕ ژور پانژھ پانژھ چھِ یِوان میکزِمم اَننہٕ اورٕ یعنے تُرپَن چھِ أسۍ وَنان تَتھ ترُپَن چھِ أسۍ گِندان اور پَتہٕ چھِ زٕ پٔلیر یا دۄیو کھۄتہٕ زیادٕ تہِ چھِ ہٮ۪کان اَتھ گِندِتھ زٕ پٔلیر اَگر أسۍ وٕچھو تٔمۍ چھِ گۄڈٕنیتھ کران ٹاس یُس گۄڈٕنیتھ گِندِ سُہ گِنٛدِ گۄڈٕنیتھ اور سُہ چھِ تُرپن تُرپن تُلان یعنے کہِ زَن یِم چھِ آسان سٔٹوٗن سٔٹوٗنٕکۍ کیٚنٛہہ تُکرٕ آسان یا کَنین ہِندۍ کیٚنٛہہ ژور پانٛژھ آسان پانٛژھ تہٕ یِم چھِ یِوان اَتھو سۭتۍ گِندنہٕ اور یِتھٕے پٲٹھۍ باقٕے گیمہٕ تہِ چھُ یِم گِندنہٕ چھِ یِوان